السَلامُ علیکُم السَلامُ علیکُم وعلیکُم السَلام ؤنِو حظ اہن حظ بشیر احمد حظ چھِ ٲں ؤنِو حظ فرمٲیِو حظ

اہن حظ آ أسی حظ چھِ دِوان کیٛاہ حظ اوسوٕ تۄہہِ ضرورت اہن حظ آ سٲلِم حظ چھُ ایٚولیبل دۄن دۄہن آ تۄہہِ کر حظ چھُو یہِ ضروٗرت کٲلکیٚتھ حظ ٲں نَہ وُنکیٚس حظ چھِ تِم بنٛد تہٕ البتہ کٲلکیٚتھ تامتھ حظ گَژھَن ییٚلہٕ ٲں تُہۍ کَتہِ پٮ۪ٹھ حظ چھُو کَتھ تۄہہِ کَتہِ تۄہہِ کتہِ پٮ۪ٹھ حظ چھُو یُن آچھا گوٚو ییٚتی نزدیٖکھٕے نہٕ أسۍ تہِ نَہ حظ چھِ بَڈگامِس منٛز بَسان ٹھیٖک حظ چھُ مےٚ ؤنِتو حظ یہِ ریٚنٛٹ ویٚنٛٹ چھُو حظ تۄہہِ پتہ تۄہہِ چھُو حظ دۄن دۄہَن پٮ۪ٹھ ضروٗرت آچھا ٹھیٖک ٲں یہِ کوٗتاہ کوٗتاہ اوسوٕ تۄہہِ ضروٗرت تۄہہِ ما حظ کۄانٛٹِٹی پتہ کیٚنٛہہ تیٚلہِ کَر نا حظ بہٕ جمع مےٚ چھُ وارِیاہن جاین وُنکیٚس مال بنٛد اگر تُہۍ ؤنۍ ہیٛو تہٕ ہو یہِ کیٛاہ چھُو تۄہہِ ضروٗرت بہٕ وُچھہِ تیٚلہِ مےٚ چھا بَرابر کنہٕ مےٚ چھُ بیٚیہِ ہان اَنٕنۍ آچھا مےٚ ؤنۍ تو حظ یہِ چھا حظ فنٛکشن چھا حظ بٔڑ کِنہٕ فنٛکشَن چھا حظ بٔڑ کنہٕ لکٹٕے آچھا میریج فنٛکشن آچھا ترٛامہِ ڈۄڈ ہتھ کھںٛڈ ٲں یِہٲے سُہ الگ الگ آسان مطلب ترامیٚن چھُ آسان الگ گِلاسن الگ ہُہ الگ یہِ الگ ؤلِو ڈۄڈ ہتھ اہن حظ آ ٹھیٖک اہن حظ مےٚ حظ آو تُہنٛد سمجھ تُہۍ حظ یِیٖزیٚو وۄنۍ پتہٕ دُکانس پٮ۪ٹھ بہٕ کرٕہو تۄہہِ ایٚڈرس سیٚنٛڈ ٲں پتہٕ حظ کَرو أسۍ ییٚتی کَتھ ریٚنٛٹٕچ ویٚنٛٹٕچ بیٚیہِ ؤنِو تُہۍ پتہٕ بہٕ کَر یِمہٕ تہٕ بہٕ تھاوٕ پتہٕ یہِ جمع کٔرِتھ ٹھیٖک چھُنَہ حظ ٹھیٖک حظ وعلیکُم السَلام